اسلامُ علیکم ورحمتُہ للہِ وبرکاتہٕ ہو اَز ونو تۄہہِ بہٕ پننِس پروڈکٹس مُتعلِق یُس حظ مےٚ کیمرا اَنیو کیمرا گٔیوس بہٕ اَننہِ تَس چھ ونان ڈی ایٚس ایٚل آر بہٕ ہسا گوس سُہ کیمرا اَننہِ اسلام آباد بازر سُہ ہسا پیٚو مےٚ واریاہ دروٚگ ڈبل لٮ۪نٕس حظ اوس سُہ کیمرا تٔمہِ سۭتۍ حظ تُلۍ مےٚ فوٹوٗ پانس تہِ پنٕنٮ۪ن یارن تہِ اکھ ہسا دیُت تِمو سُہ دروٚگ بیٚیہِ چُھنہٕ سُہ فوٹوٗ تُلان صاف کیٚنٛہہ مےٚ چُھ تُلان فوٗن تمہِ کھۄتہٕ اَصل فوٹوٗ مےٚ ہسا دوٚپ یارو تہِ یہِ کیاہ یہِ کتہِ چُھتھ یہِ کیمرا اوٚنمُت اکھ یوٗتاہ دروٚگ تہٕ بیٚیہِ چُھنہٕ یہِ فوٹو صاف واف تُلان کہیٖنۍ بالکل حظ نہٕ کہیٖنۍ سُہ ہسا اوس کینان کمپٔنی کینانُک کیمرا اوس حظ سُہ اکھ دیُتُن سُہ دروٚگ بیٚیہِ چُھنہٕ سُہ صاف واف تُلان سُہ پیٚو مےٚ شیٖتھ ساس رۄپیہِ حظ کیمرا سُہ لیہِ ہا نہٕ تیوٗتاہ کیٚنٛہہ سُہ لیہِ ہا یِہے ژَتجی ساس ٹوٚ ترٕہ ساس تأنۍ حظ لیہِ ہا سُہ اکھ حظ پیٚو سُہ واریاہ دروٚگ بیٚیہِ چُھنہٕ سُہ تیٖتیاہ صاف تُلان فوٹوٗ ووٹو کہیٖنۍ بالکل حظ نہٕ کہیٖنۍ میٛأنۍ أس حظ یِہے گُزأرِش اگر کانٛہہ چیٖز تہِ سُہ گژھہِ وُچِھتھ دیُن کسٹمرس باقےٕ وسلام